یۄس میٛٲنۍ اَکھ اوٚلڈ یہِ فوٹوٗ گرٛاف چھِ سۅ ٲسۍ پرٛانہِ زمانٕچ اَکھ فوٹوٗ گرٛاف ییٚلہِ بہٕ سۅ وُچھان چھَس مےٚ چھِ پٮ۪وان پرٛون زمانہٕ تَتھ پٮ۪ٹھ یاد مگر اَگر أسۍ وُنۍ اولڈ کانٛہہ فوٹوٗ چھِ تَتھ اگر ہَے أسۍ ڈِجیٹَل کانٛہہ فوٹوٗ ایٚڈ کَرَو مگر تَتھ تہٕ ہُتھ چھِ گَژھان آسمان زمیٖن فرق مگر أسۍ ہٮ۪کَو کٔرتھ أسۍ چھِ دَپان نہٕ أمِس یہِ سیٖمینٛٹَل ویلیوو یِم زَن چھِ تِم چھِ واریاہ زیادٕ امیُک لوٗکھ چھُ لوٚت کیٚنٛہہ تِکیٛازِ نوٚو یِم ڈِجیٹَل فوٹوٗ چھِ اَتھ منٛز چھِ أسۍ ہٮ۪کان اَز ایٚڈِٹ تہِ کٔرِتھ پٔتۍ کِنۍ بیک گرٛاونٛڈ تہِ چینج أنِتھ پوشہٕ کُلیا زٕ ژور تہِ أنِتھ بیٚیہِ چھِ ہٮ۪کان اَتھ منٛز پَردٕ تہِ بدلٲیِتھ اَتھ منٛز چھِ أسۍ واریاہ زیادٕ ایٚڈِٹ کَران کرٛٮ۪ہنِس چھِ سفید بنان یِم برٛونٛہہ کالہِ سانہِ زمانہٕ یِم اوٚلڈ یِم ہارڈ کاپی آسہٕ تِم چھِ آسان أزۍ کاپی کھۄتہٕ واریاہ زیادٕ ڈِفرَنٛٹہٕ أسۍ ہٮ۪کَو تِم مطلب چینج کٔرِتھ مگر تیٛوٗت صاف گَژھان نہٕ تِم کیٚنٛہہ تَمہِ وَقتہٕ ٲسۍ نہٕ تِتھۍ کیمرا آسان کیٚنٛہہ تَمہِ موجوٗب چھُ چھُنہٕ تِم اَصٕل کیٚنٛہہ